آ بہٕ وَنَو تۄہہِ پَنٛنِس جاب یا سِٹیڈی متعلِق ؤنۍ چھُس بہٕ پرانی ؤنۍ چھُس نہٕ بہٕ جاب کران کہیٖنۍ بہٕ چھُس ؤنۍ یوٗنِوَرسٹی گژھان سٮ۪نٹرل یوٗنِوَرسِٹی آف کَشمیٖر ییٚتہِ بہٕ ایم اے چھُس کران پُلٹِکَل سایِنَسَس منٛز ڈِپامینٹ چھِ گورمنٹ پولِٹِکٕس گورننس ایٚنٛڈ پالِٹِکٕس تہٕ بہٕ چھُس فِلحال ؤنۍ پرانی جاب گژھِ لَگُن أمۍ پَتَن کَرَو محنت وُچھَو کیٛاہ آسہِ نٔسیٖبَس لَگیا جاب کِنہٕ نہ مےٚ چھےٚ زیادٕ پہَن جاب کرنَس سوشَل سٔروِس کرنَس منٛز دِلچَسپی بہٕ چھُس دپان کہ بہٕ کَرٕ ہا سَماجٕچ خدمت تٔمی کِنۍ چھُس بہٕ پران جاب چھِنہٕ ؤنۍ کِہیٖنۍ تہٕ وٕ چھِ ہیٚوت مےٚ مَکلاوٕنۍ ڈگری کٔرِتھ بہٕ اوسُس بہٕ چھُس پران یوٗنِوَرسٹی سۄ ڈگری ہیٚژ مےٚ مَکلاوٕنۍ تہٕ أمۍ پتہٕ چھِ اِنشاءاللہ جاب کرنَس اِرادٕ وُچھَو کیٛاہ آسہِ خاص کر بہٕ چھُس دپان اگر مےٚ اٮ۪کَڈٕمِکٕس منٛز مِلے یا مطلب ٹیٖچَر یا یَتھ ایٚڈمِنَٹریشَنس منٛز کانٛہہ جاب مِلہِ ہے ییٚمہِ سۭتۍ بہٕ خلقَن ۂنٛز خدمت ہیٚکہٕ ہہ کٔرِتھ چھِ مُشکِلٕے چھِ آز تہٕ مگر ؤنۍ کیٛاہ کرو کَرٕنۍ چھِ محنت لَگُن چھِ پان ؤنکیٚنَس بیٚیہِ وَنہٕ بہٕ بہٕ چھُس ایم اے کران پُلٹِکَل سایِنَسَس منٛز بہٕ چھِ ؤنۍ جاب مےٚ کِہیٖنۍ تہِ ؤنۍ لاگِہے کانٛہہ جابَس تہٕ گژھِ ہَو اصٕلٕے تیٚلہِ چھُس بہٕ یَتھ کران بیٚیہِ ایم اے پُلٹِکَل سایِنَس بیٚیہِ چھِ مےٚ بی اے کوٚرمُت زٕ ساس تہٕ وُہ اَکوُہَس منٛز زٕ ساس شُراہس منٛز ٹُوٮ۪لتھٕ زٕ ساس ژۄداہَس منٛز ٹینتھٕ تہٕ فِلحال چھِ دِوان جے کے ایٚس ایٚس بی یِک ایگزام وُچھَو کَرِ ما خُدایا چارٕ لَگَو ما نوکری فِلحال چھِ پرانی بیٚیہِ کیٛاہ ہٮ۪کہٕ بہٕ ؤنِتھ پران چھُس سِٹیڈی چھُس کران ماشٹٲرٕس چھُس کران وُچھَو کیٛاہ آسہِ أمۍ پتہٕ دۄن ؤرِیَن فِلحال ہٮ۪ژٕنۍ مَکلٕنۍ یہِ ڈگری تہِ أمۍ پتَن کَرَو محنت وُچھَو بَنَو ما کیٚنہہ